نِٹِج نِٹِنٛگ تہٕ سٹِچ خٲطرٕ چھِ تِم موسٹ چیٖز لَگان تِم کامَن چیٖز لَگان یِم ہَسا سَلیہِ چھِ لَگان مِشیٖن چھِ لَگان تہٕ تِم کیٛازِکہِ أسۍ چھِ تِم کَران استعمال یہِ بٔنیان بَناونہٕ خٲطرٕ یا پَلو بَناونہٕ خٲطرٕ تَتھ منٛز ہَسا چھِ أسۍ کاٹَن زیادٕ اِستعمال کَران کاٹَن ہَسا چھِ خۄش کَران سُوُن کاٹَن چھِ پٔرفیکٹ پَلَو بَنان کاٹَن چھُنہٕ پرٛابلِم کَران کینٛہہ لایک سِلِک اگر أسۍ ہَسا نِمو سہِ سِلِک ہَسا چھُ ٹَف سُوُن سُہ ہَسا چھُ واریاہ خۄش کھیٚتھ کھَالان سُونَس منٛز سُہ چھُ ژَلان تَمہِ برعکس ہسا چھُ کاٹن واریاہ ایٖزی سوُن واریاہ ہینڈٕل ایٖزی کَرُن تہٕ کیٛاہ چھِ وَنان اَتھ تَتھ منٛز ہَسا چھِ أسۍ واریاہ یوٗنیٖک ٹیٚکنیٖک کَران ٹیٚکنیٖک ہَسا چھِ یِم کہِ أسۍ ہَسا چھِ فاسٹَر ؤرٕک اِستعمال کَرنہٕ خٲطرٕ موٹَر کَران اِستعمال برٛیک چھِ تَتھ سۭتۍ یِوان برٛیک چَلاوان بیٚیہِ چھِ أسۍ پَنٕنۍ کٲم کَران بیٚٹَر کَرنٕچ کوٗشِش صاف صاف چیٖز اَنو تَتھ صاف پَن اَنو صاف میٹیٖریَل اَنو تاکہِ سون کٲم ہَسا گَژھِ بیٚٹَر تہٕ اَصٕل بَنٕنۍ تاکہِ سٲنۍ کَسٹمَر ہَسا گَژھَن خۄش گَژھٕنۍ تاکہِ سٲنۍ کٲم ہَسا بَڑِ زیادٕ زیادٕ یُتھُے سٲنۍ کٲم زیادٕ بَڑِ یا لُکھ گَژھَن خۄش أسۍ تہِ روزو ٹھیٖک سون کٲم تہِ پَکہِ واریاہ اَصٕل واریاہ اَصٕل پٔکِتھ چھِ اِنسانَس واریاہ خۄش گَژھان اِنسان چھُ روزان پنٛنہِ جایہِ سٮ۪ٹِسفاے بہٕ ہَسا گوٚس کُنہِ حَدَس تام واریاہ کامیاب تاکہِ میٛٲنۍ کٲم چھِ اَصٕل بَنان میٲنۍ کٲم ییٚلہِ اَصٕل بَنہِ میون ناو تہِ گژھِ اَصٕل عزت چھُ بَڑان اَمہِ سۭتۍ